أکِس گریٖسِس چھُ واریاہن چیٖزن ہُنٛد سامنہٕ پٮ۪وان تُلُن خاص کر موسمہِ رنٛگۍ ییٚلہِ موسم خراب چھُ گژھان تہٕ پتہٕ خۄدا دِیِن نجات پتہٕ ڈۄٹھ چھُ پٮ۪وان أمِس گریستِس چھُ واریاہ زیادٕ نۄقصان گژھان یۄس پیٖٹ پنٛدہ شیٚتھ لگہِ ہا سۄ چھِ پتہٕ رۄپیس ترٛٮ۪ن ہتن دۄن ہتن گژھان گوٚو ییٚلہِ تتھ ڈۄٹھٕ نشانہٕ چھِ تران سُہ ژوٗنٹھ چھُ پتہٕ جلدی خراب گژھان لہٰزا کٔرتھ أمِس چھُ واریاہ زیادٕ نۄقصان گژھان گوٚو اگر أمِس پیٹٮ۪س پانٛژھ ہتھ آسن تمیُک تتھ چھُنہٕ یِوان پتہٕ کہیٖنۍ تتھ چھِ یِوان یمٕے ایوریجس منٛز رۄپٮ۪س زٕ ہتھ پیٹہِ تِم گوٚو اگرے پانٛژھ ہتھ پیٹہِ تہِ آسن تتھ چھُ آسان پتہٕ اومُت یہٕے ییٚلہِ وٕچھان چھِ پتہٕ خرچہِ ورچہِ ژٔٹِتھ أمِس چھُ بچان یہٕے رۄپٮ۪س دہ پنٛدہ ساس وُہ ساس تہٕ باقٕے چھُ آسان دوہس پٮ۪ٹھ خرٕچ کوٚرمُت تہٕ لہٰزا کٔرتھ یہِ چھُ گژھان اختص اختصٲدی طور واریاہ پتھ یِتھٕے کٔنۍ أسۍ وٕچھو یِم دوا چھِ آسان یِم پٮ۪شٹٕسایڈٕس چھِ آسان یِمن تہِ چھ آسان واریاہ زیادٕ ریٹ لیٚکھِتھ تہٕ گورمٮ۪نٹس پزِہا یِم تھوڑا کنٹرولس منٛز تھوٕنۍ یعنے یُس یہِ پٮ۪شٹٕسایڈ کمپنیٖز چھِ یِمن پزِ جینون ریٹہٕ لیٚکھٕنۍ تِکیٛازِ أسۍ چھِ وٕچھن پٔتمیو پانٛژو شیٚیو ؤرۍ یو پٮ۪ٹھ أمِس گریٖسس چھِ یُس أمِس خرچات چھِ تِم چھِ واریاہ زیادٕ بڑان مگر یۄس ریٹ چھِ روزان ژوٗنٹھٮ۪ن ہنٛز سۄ چھ گژھان دۄہ کھۄتہٕ دۄہ ڈاونٕے تمہِ سۭتۍ چھُ زیادٕ لرِ پٮ۪وان بچور تہٕ امہِ مٔزیٖد ہٮ۪کو أسۍ ؤنِتھ بیٚیہِ پزن یِم زرٲیی یونورسٹی چھِ یتہِ سکاسٹہِ چھِ تِمن پزن ٹرینٛگ سیٚنٹٲرٕس ترٛاوٕنۍ گامہٕ پتہٕ گامہٕ تہٕ یِم یِمن گریٖس باین یِمن گریٖستٮ۪ن بچارٮ۪ن ٹرینٛگ دِی ہن تِم ونہِ ہن یِمن کھادن ہُنٛد استعمال کِتھ کٔنۍ پزِ کرُن تہٕ أکِس کُلِس کِتھ کٔنۍ پزِ کینچی اسہِ کرٕنۍ تاکہِ یُس أمۍ سُنٛد یہِ پٲداوار چھُ یہِ تہِ گژھِ ہا اضافہٕ گژھِ ہا اتھ منٛز تہٕ بیٚیہِ آسہِ ہا تتھ منٛز جان پہن کالٹی تہٕ بیٚیہِ ہٮ۪کو أسۍ ؤنِتھ یِمن فارمرن اگر خاص کر ہیٚچھناٮ۪ن تِم یہٕے کینچی ہُنٛد ضروٗرت تہٕ بیٚیہِ یہٕے کھادن ہُنٛد استعمال امہِ مٔزیٖد بیٚیہِ دوا کِتھ کٔنۍ چھُ چھکُن کر چھُ چھکُن کٕمن گنٛٹن کٔژن گنٛٹن گوٚژھ پتہٕ دوٚر تہِ آسُن یُتھ نہٕ أمِس دوا ضایہِ گژھِ یعنے ییٚتیُک یُس یہِ یہِ گوٚژھ آسُن میٹیٖرولجکل ڈپاٹمینٹ تہِ گوٚژھ آسُن جان ییٚتہِ یِم صحیح پرڈیٚکشن کٔرتھ أمِس گریٖستِس بچاے ہن کُنہ وِزِ اگر أمِس نٮ۪ٹ آسہِ ہا ترٛاوُن ہیل نٮ۪ٹ تمہِ ساتہٕ ہٮ۪کہِ ہا یِم ؤنِتھ پرڈیکشن یتھ ہسا چھُ ڈۄٹھٕچ امکانات یہِ ترایہِ ہا بچور برٛونٛٹھٕے نٮ۪ٹ باغس یا یتھٕے کٔۍ ہٮ۪کہِ ہا یہِ دوا ہٮ۪کہِ ہا نہٕ یہِ امہِ ساتہٕ چھکِتھ کینٛہہ أمِس گژھِ ہا پتہ لگٕنۍ وُنکیٚس چھُ موسم خراب گژھن وول تہٕ بہٕ نسا دِمہٕ دوا کینٛہہ أمۍ سُنٛد دوا تہِ گژھِ ہا نہٕ ضایہِ کینٛہہ یِم چھِ کینٛہہ مُشکلات یِم أکِس گریٖسس پٮ۪وان چھِ تُلٕنۍ